بہٕ چھَس یژھان ہِتھٮ۪ن واریاہَن موضوٗوَن پٮ۪ٹھ لیکھُن یِم مےٚ باسان چھِ بہٕ ہیٚکہٕ یِمَن پٮ۪ٹھ لیٖکھِتھ مگر مےٚ چھ یِمَن متعلِق کہِ بہٕ چھَس کھوژان زِ گرچہِ بہٕ یِمَن موضوٗعَن پٮ۪ٹھ لیکھٕ خبَر مےٚ پٮ۪ٹھ ما یی کانٛہہ کیس کرنہٕ خبَر مےٚ پٮ۪ٹھ ما یی کیٚنٛہہ زیادتی کرنہٕ یا تہِ روزیا صحیح لیکھُن میانہِ خٲطرٕ تہِ یٖیا لوٗکَن پسَند یا نہٕ یٖیا تہٕ یِتھۍ چھ واریاہ زیادٕ موضوٗع یِم ہندوستانَس منٛز اِنسان چھ نہٕ بیان ہیٚکان کٔرِتھ تمَن مُہ ٹاپِکَن معتلِق ہیٚکہٕ نہٕ بہٕ کَتھ کٔرِتھ مگر تِم تہِ چھ واریاہ ٹاپِک یِمَن پٮ۪ٹھ نہٕ کانٛہہ کَتھ باتھ چھ ہیکان کٔرِتھ مثلن اگر سیاستی لیٖڈرَن ہُنٛد وٕچھو تِم چھ نہٕ کانٛہہ خاص کٲم کران کِہِیٖنۍ مگر اگر بہٕ تِمَن سیاستی لیٖڈرَن خِلاف لیکھٕ تہِ ہیکَن مےٚ پٮ۪ٹھ کیس کٔرِتھ تہٕ میٲنِس مددتَس یی نہٕ کٔہٕنۍ